ہیٚلو تُہۍ چھِو حظ یہِ فٔٹِلایزَر یِم یِم دَوا چھِ چھَکان باغَن تِہٕنٛدۍ ایٚکسپٲٹ اَچھا اَسہِ حظ چھُ یتھ باغَس باغس لٔجمٕژ ژوٗنٛٹھۍ باغَس سِکیپ اتھ ؤنۍتو مےٚ اَتھ کُس دَوا چھُ چھَکُن

اَدٕ حظ ٹھیٖک حظ چھُ